دَوُن دَونہٕ سۭتۍ چھُ اِنسان صحت منٛد روزان تہٕ تٔمِس چھِنہٕ زیادٕ چربی یا تٔمِس چھُنہٕ مۄچَر تٔمِس منٛز یِوان زیادٕ کیٚنٛہہ بہٕ چھُس دۄہَے صُبحَن صُبحَن دوان تہٕ تَتھ خٲطرٕ چھُس بہٕ لَگ بَگ زٕ گھنٛٹہٕ دِوان تہٕ شامَس تہِ چھُس پتہٕ لَگ بَگ اَکھ ڈۄڈ گھنٛٹہٕ دِوان دَونَس خٲطرٕ مےٚ چھُ یہِ دَوُن تہِ واریاہ زیادٕ پَسنٛد کیٛازکہِ اَمہِ سۭتۍ چھُ ییٚلہِ اَمِکۍ فٲیِدٕ چھِ پَران کہِ سُہ چھُ واریاہ زیادٕ تَمہِ سۭتۍ چھِ اَکھ اِنسان بِلکُل فِٹ روزان تَنٛدرُستہٕ روزان تہٕ أمِس یُس أمِس منٛز یُس خوٗنُک دورٕ چھُ سُہ تہِ چھُ روزان جٲری تہٕ أمِس چھُنہٕ خوٗنَس منٛز مۄچَر تہِ یِوان کیٚنٛہہ ییٚمہِ سۭتۍ آز وٕچھان چھِ ہارٹ اَٹیکٕکۍ زیادٕ چھِ کیس یِوان اَمہِ سۭتۍ چھِ سُہ ہارٹ اَٹیکُک واریاہ زِ چانٕس واریاہ زیادٕ کَم گژھان مےٚ چھِ یُس ماٹِویٹ کَران چھُ زیادٕ اَتھ کُن راغِب کَران چھِ دَونَس خٲطرٕ پرٛٮ۪تھ دۄہ سُہ چھُ ییٚلہِ بہٕ کٲنٛسہِ تہِ باڈی بِلڈَر یا یُس اَکھ فِٹ اِنسان چھِ تٔمِس چھِ وٕچھان ییٚلہِ تٔمۍ سُنٛد روٹیٖن چھِ وٕچھان تَتہِ چھِ وٕچھان سُہ چھُ گۄڈٕنٮ۪تھٕے اَکھ چھِ سُہ کھٮ۪وان چٮ۪وان تہِ اَصٕل اٮ۪گزَسایِز تہِ اَصٕل کَران بیٚیہِ چھُ سُہ تَتھ منٛز یہِ تہِ آسان سُہ چھُ دَوان تہِ واریاہ زیادٕ دۄہَے سُہ چھُ مےٚ کَران تَتھ کُن راغِب کہِ تِم یِتھ پٲٹھۍ فِٹ چھِ تِتھَے پٲٹھۍ روزَو أسۍ تہِ فِٹ تاکہِ زیادٕ یی نہٕ پانَس منٛز اَسہِ منٛز بٮ۪مارِ یِن نہٕ زیادٕ کیٚنٛہہ تاکہِ أسۍ بَچو بٮ۪ماریو نِش تہِ